وعلیکُم اسلام کَتہِ چھِو تُہۍ تُہۍ میٛون ناو ہیوٚتُے اَچھا تۅہہِ چھُو دوٗر گَژھُن اچھا میٛٲنۍ پرٛابلِم کر چھِ دوٗر گژھان یِم داہ پٕلیر تۄہہِ سۭتۍ چھِ تِم چھِ یِوان ٹایمَس پیٚٹھ تُہۍ چھُو نہٕ واتان ٹایمَس پیٚٹھ کیٚنٛہہ چھُنہٕ وۅنۍ کَر وۅنۍ کَرٕ بٕے میٚنیج یہِ یہِ ما چھُ میٛون ہیٚڈیٚک یہِ چھُنہٕ مےٚ تام کیٚنٛہہ یُس ٹایمَس پیٚٹھ گراوُنٛڈَس مَنٛز واتہِ بہٕ دِمہٕ تٔمِس چانس کِنہٕ تۄہہِ دِمو بہٕ چانس یہِ ؤنۍتَو تُہۍ ٹایمَس پیٚٹھ کوٗشِش کَرُن چھِ واتُن سَپوٹس پٔرسَنَس گَژھِ نہٕ کِہِنٛۍ زِنٛدگی مَنٛز اِتھِکس آسٕنۍ ٹایم منیٚجمیٚنٛٹ ہیٚکِو نہٕ تُہۍ تُہۍ چھِوٕ نہٕ اَز ہیٚکان پَنُن ٹایم مینیج کٔرِتھ کیٚنٛہہ امہِ پَتہٕ کَتہِ کٔرِو تُہۍ ٹھیٖک چھُ تُہۍ وۅنۍ کیٛاہ چھِو تُہۍ یَژھان بہٕ دِماہ روٗم تۅہہِ ژھٲنٛڈِتھ ٹھیٖک چھُ بہٕ دِمہٕ پَگَاہ بیٚیِس یٔمِس پلیرَس چانس سُہ چھُ ٹایمَس پیٚٹھ واتن سُہ چھُ تۄہہِ نِش زیادٕ محنَت کَران بہٕ دِمہٕ تٔمِس چانس تُہۍ مٲنٛۍوا کوٗشِش ما چھِ کَرنی تۄہہِ چھُ واتُن ٹایمَس پیٚٹھ گراوُنٛڈَس مَنٛز اَگَر داہ پٕلیر تۄہہِ سۭتۍ چھِ گراوُنٛڈَس مَنٛز یِوان تٕم چھِ کَران ٹایمَس پیٚٹھ پریٚکٹِس تُہۍ کیٛاز وٲتِو نہٕ تُہۍ کیٛاز کٔرِو نہٕ پریٚکٹِس کیٚنٛہہ یِم ایٚکس ایٚکسکیٚوٗز ما چَلن نہٕ آ دُبارٕ دُبار تھٲوِو تُہۍ دھیان بیٚیہِ کٔرِو کوٗشِش جَلدی اور یور کٲنٛسہِ پرٛژھِو باقٕے یِم پلیرَو شفٹہٕ چھُ کوٚرمُت تِمَن پرٕٛژھِو تِمَن ما آسہِ روٗم میٹ آسَن ضروٗرَت تُہۍ کٔرِو تِمنٕے سۭتۍ شِفٹہٕ یِم تُہۍ دِوان چھِو بہانہٕ یِم ما چھِ چَلان مےٚ نِش چَلَن نہٕ وُنکیٚن گراوُنٛڈَس مَنٛز چَلَن نہٕ کیٚنٛہہ میچ آسوٕ تۄہہِ سُلہِ تُہۍ وٲتِو لیٹ پرٛابلِم کٔمِس گَژھِ آ دُبارٕ تھٲوِزیٚو خَیال بیٚیہِ ٲسۍزیٚو ٹایمَس پیٚٹھ یِوان